بہٕ چھُس اکھ قۄدرت پسنٛد انسان اور قۄدرت پسنٛد انسان آسنس سۭتۍ چھُس بہٕ قۄدرٔتی چیز واریاہ زیادٕ پسنٛد کران تہٕ اگر بہٕ پننہِ کھٮ۪ن چٮ۪نٕچ کتھ کرٕ بہٕ چھُس یم تہِ چیز استعمال کران چھُس بہٕ بہٕ چھُس کران تِم قۄدرٔتی چیز استعمال جیسے اگر بہٕ کتھ کرٕ بہٕ چھُس ایٚلوویرا پننہِ لیفہِ منٛز واریاہ زیادٕ استعمال کران بییٚہِ یُس ایٚلوویرا کُلیُک بہترین قٕسم یتھ ونان چھِ باربڈن سز مِلر سُہ کُل چھُس بہٕ تمہِ کُلکۍ کینٛہہ پروڈکٹس چھُس بہٕ پانس خٲطرٕ امپورٹ کرناوان ایٚمریکا پٮ۪ٹھ اینڈ یتھ سۭتۍ اکھ کمپنی وابسطہٕ چھِ یتھ ناو چھُ فار ایٚور لِونٛگ پروڈکٹس انٹرنیشنل یۄس ہلتھٕچ تہٕ کھٮ۪ن چین کِس معاملس سۭتۍ چھِ وابسطہٕ تہٕ اگر بہٕ کتھ کرٕ یم امیکۍ یم تہِ پروڈکٹ آسان چھِ تم چھِ بڑٕ بہترین آسان بڑٕ پسنٛد کرن وٲلۍ چیز آسان اینڈ تمو سۭتۍ چھنہٕ کُنہِ تہِ قسمُک زرٮ۪ر واتان سٲنس صحتس تمیُک ایٚلوویرا جوس یُس چھُ سُہ چھُ ہتھ پرسنٹ پیور بییٚہِ چھنہٕ تتھ سۭتۍ کانٛہہ تہِ چیٖزٕچ ملاوٹھ آسان تتھ سۭتۍ چھُنہٕ کُنہِ تہِ چیٖزُک آبٕچ ملاوٹ آسان بییٚہِ یُس تٔمیُک

ڈبس منٛز سۄ پیک چھِ آسان کٔرتھ آمٕژ سُہ تہِ چھِ آسان قۄدرٔتی بناونہٕ آمُت